ہیلو اسلام علیکم اَوا اَصٕل پٲٹھۍ اَوا اَصٕل پٲٹھۍ تُہۍ ٲسۍوَ ٹھیٖک کیٛاز یی نہٕ سکوٗل امس کیٛاہ دٔلیل چھِ لیٖو کیٛاز تھاوہوس ماتاما ماتامال چھےٚ ضوٚروٗری سکوٗل کھۄتہٕ اچھا ٹھیٖک چھُ تے اَصٕل پٲٹھۍ تُہۍ چھُوَ سٲری ٹھیٖک اَوا اَصٕل چھِ پَران یہِ آسہِ لیکھان ییٚتے پیج ویج ہیٚچھناوان چھِکھ سورُے سورُے چھِکھ ہیٚچھناوان پَنٕنۍ کِنۍ چھِ ہیٚچھناوان سورُے یِمَن چھُ نہٕ پَننُے شوق أسۍ کیٛاہ کَرہوکھ

گَرِ چھُ نہ پَتہٕ پٮ۪وان یِمَن بیٚیہِ وَنُن کَرُن ہیٚچھناوُن یِہ مَہ چھِ سٲنی یٲژ ذِمہ دٲری اَچھا تُل